وَن سا آ

آ وَن سا وَن سا کَر چھِو ضروٗرت کَر چھُو ضروٗرت ہا ژٕ وَن ژےٚ کَر چھِ ضروٗرت تہٕ تَمے حِساب پَکو وَن تہٕ ریٹ نَو شَتھ

نَسا کیٛازِ تَتھ لایق کیٛاہ گوٚو ظُلُم کیٛازِ چھُ گژھان اگر صُبَحس ہیرٕ پھیرٕ آسہِ کَنچی منٛز تَمہِ ساتہٕ کۭژاہ لٮ۪کہٕ پٮ۪ن اگر کَنچی ہیرٕ پھیرٕ آسہِ صُبَحس چھُنہٕ تَتہِ گژھان بیٛاکھ بَدنام کیٚنٛہہ تَتہِ چھُ گژھان کَنچی وول بَدنام نہَ نہَ نہَ سیم آسہِ اَکٕے پوٗزِشَن تیٚلہِ کیٛاہ کَرو اَگر نہٕ نَوَن شَتَن پٮ۪ٹھ برابری چھَو تہٕ اَتھ کیٛاہ کَرو

ہے أکہِ بہٕ کَرٕ پَلٹٕنۍ سۭتۍ کَتھ تہٕ بہٕ وُچھٕ کیٛاہ وَنن تِم تیٚلہِ وَنیٛام یہِ ما چھُ أکسٕے تامَتھ آسان وُچھ سا چھِ یَپٲرۍ چھُ سردی ہُنٛد موسِم اَتھٕ چھُنہٕ بَنان اِنسانَس نٮ۪بر کَڈُن

وۄنۍ ییٚلہِ أسۍ بیٚہمو اَتھٕ وُشناونہِ نار زالنہِ تہٕ تَتہِ کیٛاہ سَپدِ وۄنۍ ییٚمہِ ساتہٕ نارٕ بٔنِس پٮ۪ٹھ بیٖٹھۍ مۅہنِی ژور تِمن کیٛاہ سَپدِ تُل تیٚلہِ گٔے ٲٹھ شَتھ وۄنۍ کیٛاہ کَرو نہَ نہَ بَتہٕ گوٚو تُہُنٛدُے چایہِ دۄشوَے اَسا گژھِ کوٚت پتہٕ مۅہنیٛوٗ بَتہٕ کھیٚنہِ تہِ ما وَسہِ نَکھٕ برابر بَتہٕ زٕ سِنۍ مازَہَن تہِ کۄکرٕہَن تہِ

وَلہٕ حظ سُہ چھُ پَتہٕ خۄدا صٲبَس اَتھِ نہَ چھُ ژےٚ تامَتھ تہٕ نہَ چھُ مےٚ تامَتھ پُشرٲوِو اللہ تعالٰی ہس